یِتھ کَنۍ أسۍ زانان چھِ کہِ کَرپشَن چھُ وٕنۍکٮ۪س واریاہ بَڑنہٕ آمُت ہر کُنہِ أکِس کوٗنَس منٛز دُنہِکِس تِتھَے کٔنٮ۪تھ چھُ یُس یہِ سون مُلک چھِ یہِ چھِ واریاہ یہِ چھِ ٹاپ لِسٹَن منٛز یِوان کَرَپشَنَس منٛز ماننہٕ سُہ چاہے اٮ۪جوٗکیشَن سٮ۪کٹَر آسہِ یا ہٮ۪لٕتھ کِیَر سٮ۪کٹَر آسہِ ہٮ۪لٕتھ کِیَر سِیکٹَرَس منٛز چھُ یِتھ کٔنٮ۪تَھ کہِ یُس ہٮ۪کو أسۍ ؤنِتھ کہِ ییٚتہِ چھُ سٮ۪کٕس ڈِٹٔرمِنیشَن بین آمُت کرنہٕ ییٚمہِ تَتھ چھُ وجوٗہات یہِ کہِ فیٖمیل فٔٹِسایِڈ چھُ گژھان ییٚتہِ یا بیبی گٔرلٕز چھِ یِوان یِتھَے کٔنی مارنہٕ مگر کُنہِ جایہِ چھُ یہِ چیٖز واریاہ یِوان لیٖگٔلی کرنہٕ یِتھ کٔنٮ۪تھ زَنہٕ کہِ پرٛٮ۪تھ کُنہِ جایہِ آسہِ یہِ لگٲیِتھ کہِ سٮ۪کٕس ڈَر ڈِٹٔرمِنیشَن نہٕ حظ چھُنہٕ گژھان البَتہٕ اِلیٖگٔلی چھِ واریاہَن جایَن یہِ چیٖز یِوان کرنہٕ ییٚتہِ یِوان وٕچھِنہٕ چھِ ییٚتہِ ڈاکٹٲرٕس پونٛسہٕ چھِ نِوان ژوٗر ژوٗرِ مطلب کَرپشَن چھِ نِوان کہِ کیٚنہہ پونسو باپتھ چھِ تِم سُہ مطلب چاہے سُہ بیبی گٔرٕل آسہِ سۄ یِوان مارنہٕ تِتھ کٔنٮ۪تھ چھُ یہِ ییٚمہِ مطلب اَتھ سِٮ۪کٹَرَس منٛز واریاہ کَرپشَن یِوان نِنہٕ یا واریاہو لہٰذو چھِ یہِ گژھان کہِ مطلب گورمٮ۪نٛٹ ہاسپِٹَل تہٕ پرٛیویٹ ہاسپِٹلَن منٛز چھِ یہِ چیٖز گژھان گورمٮ۪نٛٹ ہاسپِٹلَس منٛز یہِ چھُ آمُت وٕچھنہٕ کہِ ڈاکٹر چھِنہٕ اَمہِ موٗجوٗب اصٕل پٲٹھۍ ٹرٛیٖٹ کران کِہیٖنۍ تہِ کیٛازِ کہِ پرٛایویٹ پنٛنٮ۪ن کِلنِکَن پٮ۪ٹھ چھِ یِم اَنان تَتہِ چھِ یِم پنٛنہِ حسابہٕ یِتھ کَنۍ یِمَن باسہِ کہِ یہِ اِنسان ہٮ۪کون لوٗٹِتھ تَمہِ طریقہٕ چھِ مےٚ یُن أمِس اِنسانَس نِش پونٛسہٕ کَڑان اَمہِ چیٖز وَجہ سۭتۍ چھُ یہِ گژھان چاہے یہِ غریٖب یا أمیٖر آسہِ کَرپشَن دۄشؤنی نِش نیُن چھُ واریاہ غلط اَلبَتہ اَتہِ چھُ یہِ غریٖب پھسان اَمہِ طریقہٕ کہِ أمِس چھُ پٮ۪وان اَتہِ واریاہ پونٛسہٕ دِنۍ یُس تَمہِ سٕنٛدِ سِٹیٹسہٕ حسابہٕ چھُنہٕ أمِس سیوٗٹ کران کِہیٖنۍ تِنہٕ تَمہِ پَتَن یُس چیٖز زَنہٕ گارمٮ۪نٛٹَن آسہِ اِلیٖگَل تھوٚمُت یِم چیٖز چھِ سُے کران پرٛٮ۪کٹِس تَتھ نِوان واریاہ پونٛسہٕ یا مَثلاً کُنہِ کُنہِ کیسَس منٛز چھُ یہِ یِوان وٕچھنہٕ کہِ اٮ۪بارشَنٕز چھِ واریاہ گژھان تَتھ خٲطرٕ چھِ واریاہ دوا کٕنان واریاہ درٛوٚگ ییٚمہِ ییٚمہِ سۭتۍ زَنہٕ یہِ اٮ۪بارشَن چھُ گژھان کُنہِ کیسَس منٛز چھُ آسان اٮ۪بارشَن دیُمُت قرار صحیح کہِ ییٚتہِ نَس أکِس ماجہِ آسہِ خطرٕ مگر واریاہو لہٰذٕ چھُ واریاہ دوا یِوان کٕنٛنہٕ ییٚمہِ سۭتۍ واریاہ ہٮ۪لتھٕ خٲطرٕ چھُ آسان أمِس لڑکی خٲطرٕ واریاہ مُضِر تہٕ بیٚیہِ چھُ یہِ اِلیٖگٔلی یہِ کٲم تہِ واریاہ گژھان اَمہِ چیٖز باپتھ چھِ واریاہ پونٛسہٕ نِوان سُہ دوا کٕنٛنہٕ باپتھ یا بیٚیہِ کیٚنہہ کٕنٛنہٕ باپتھ ییٚمہِ سۭتۍ زَنہٕ معاشرَس منٛز چھِ واریاہ خرٲبی بڑان چاہے کانٛہہ تہِ سٮ۪کٹَر ٲسِنۍ تَتھ منٛز چھُ یہِ کَرَپشَن دِنہٕ سۭتۍ واریاہ خرٲبی بڑان تہٕ یِم چیٖز پَزَن اَسہِ رُکاوٕنۍ چاہے سُہ ہٮ۪لتھ کیر سِٮ۪کٹَرَس منٛز آسہِ یا بدل کُنہِ جایہِ آسہِ بیٚیہِ أسۍ چھِنہٕ کُنی تہِ طریٖقہٕ اَمہِ چیٖزُک وِکٹَم گٔمٕتۍ کِہیٖنۍ تِنہٕ باقی مگر واریاہ لوٗکھ چھِ اَمہِ لہٰذ واریاہَو طریٖقو وِکٹَم بنیٲیمٕتۍ واریاہَن جایَن ییٚتہِ نَس اَمہِ لِہٰذ چھُ پونٛسہٕ ہٮ۪وان مثَلاً کٲنٛسہِ چھُ آسان کُنہِ لِہٰذ سٔرجِری کَرٕنۍ تَتھ چھُ لگان واریاہ کم پونٛسہٕ مگر تَتھ چھِ ہٮ۪وان یہِ واریاہ واریاہ زیادٕ پونٛسہٕ کُنہِ تہِ طریقہٕ یَژھان أمِس اِنسانَس نِش چھِنہٕ واریاہ پونٛسہٕ کَڑٕنۍ تاکہِ یِمَن یی پانہٕ واریاہ فٲیِدٕ